یُس سۄچہِ بھارَت ابھیان چھِ یا سۄچہِ بھارت مِشَن یا أسۍ چھِ اَتھ وَنان کٔلیٖن اِنڈیا مِشَن تہِ یہِ چھِ اَکھ کَنٹرٛی وایڈ کَمپین یُس گورنمنٹ آف اِنڈیَن اِنِشیٹ کوٚر زٕ ساس ژۄدہَس منٛز کمہِ خٲطٕر تاکہ أسۍ ہٮ۪کو ختم کٔرِتھ اوٚپَن ڈٮ۪فِکیشَن ہاں أمۍ پیٚو میانہِ زندگی پٮ۪ٹھ میٛانہِ لایفہِ پٮ۪ٹھ پیٚو واریاہ اِمپیکٹ اَمہِ سۭتۍ اَمہِ سۭتۍ لٔج واریاہ پَتہ کہ مطلب أسۍ کِتھ پٲٹھۍ ہٮ۪کو پَنُن اٮ۪نورامَنٛٹ کٕلیٖن کٔرِتھ مےٚ چھِ نِمُت لایفہِ منٛز دوٚیہِ ترٛیٚیہِ پھِر کٔلیٖن نٮ۪س ڈرٛایوَس منٛز حِصہٕ گۄڈنٮ۪تھ چھِ مےٚ نِمُت گۄڈنٮ۪تھ یُس کالجُک فٔسٹ یِیَر اوس زٕ ساس سَدہَس منٛز تَمہِ دۄہ چھِ مےٚ اَتھ منٛز نِمُت حِصہٕ تَمہِ دۄہ کوٚر اَسہِ مطلب یُس سون سَراوڈِنٛگ اوس کالیجَس سُہ کوٚر اَسہِ کٔلیٖن تِم پَتہٕ نیوٗ اَسہِ بیٚکہ ؤرۍ یہِ بیٚیہِ زٕ ساس اَردہَس منٛز تِم تَتھ منٛز تہِ کوٚر اَسہِ یُس سون کالج ایریا چھُ سُہ کوٚر اَسہِ صاف ہَو اگر أسۍ وُچھو مطلب میٛانہِ سَراوڈِنٛگ ہِںٛز بات کَرو ییٚتہِ بہٕ روزان چھُس یۄس أمِچ سَراوڈِنٛگ چھِ أسۍ چھِ أکِس گامَس منٛز روزان وِلیجَس منٛز روزان یُس سٲنۍ سَراوڈِنٛگ چھِ سۄ چھِنہٕ تیُٚتھ کٔلِیَر کینٛہہ یُتھ یہِ آسُن گژھِ ہے کیازِ کیازِ کہِ یُس سۄچہِ بھارت ابھیان چھِ أمِچ نالیج چھِنہٕ یَپٲرۍ تیٖژاہ لُکَن منٛز کِہیٖنۍ ییٚتہِ چھِنہٕ لُکھ والَنٹٔرٕلی مطلب کٲم کَران کِہیٖنۍ مطلب تِم چھِنہٕ پانہٕ ہٮ۪کان مطلب اَتھ پٮ۪ٹھ کٲم کٔرِتھ کِہیٖنۍ کُنہِ جایہِ چھِ گنٛدگی وَنٛدگی اِوٕن کہِ لُکھ چھِ ییٚتہِ تُلان گنٛدٕ مطلب گنٛدٕ چیٖز یا یُس تِمَن گَرو منٛز چھِ آسان سُہ چھِ تِم کَڑان ترٛاوان کۄلو منٛز یا وَتو پٮ۪ٹھ ترٛاوان یہِ چھِ اَسہِ ضٔروٗری کہِ اَسہِ پَزِ اِمپرٛوٗ کَرُن کِتھ پٲٹھۍ ہٮ۪کو أسۍ اِمپرٛوٗ کٔرِتھ اَسہِ چھِنہٕ گورنمنٹَس پرٛابلِم کِہیٖنۍ کہ گورنمنٛٹ کَرِ سٲنۍ مطلب یُس وَتہِ پٮ۪ٹھ اوس گاربیج یا گنٛدگی سُہ کَرِ صاف اَسہِ پَزِ پانَے وۄتھُن یہِ صاف کَرُن یا کۄلو مٔنٛزۍ نہٕ یہِ گنٛدگی ترٛاوٕنۍ کِہیٖنۍ یا یُس گَرو منٛز أسۍ گنٛدگی سُہ ترٛاوٕنۍ ہَوٚتھس وَتو پٮ۪ٹھ یہِ پَزِ نہٕ اَسہِ کَرُن کِہیٖنۍ